گیمہٕ گنٛدنہٕ سۭتۍ چھُ اِنسانس أکِس بیٚیس سۭتۍ سَمکھٕ نُک موقعہٕ مِلان تہٕ اکھ بیاکھ زَننُک موقعہٕ مِلان ییٚمہِ کہِ وجہہ سۭتۍ اَسہِ بیٚین سۭتۍ مُلاقات کرنَس تہِ موقعہٕ چھُ مِلان تہٕ بٲۍ چارٕ تہِ چھُ سپدان أسۍ چھِ کُنہِ ساتہٕ مطلب دوٗر تیٖمن سۭتۍ گنٛدٕنہِ گژھان ییٚمہِ کہِ وجہہ سۭتۍ اَسہِ تِمن سۭتۍ مُلاقات کرنُک تہٕ تِمن مِلنُک موقعہٕ چھُ مِلان اَتھ سۭتۍ سۭتۍ چھُ اَسہِ نِش ساروی کھۄتہٕ بوڑ چیٖز یُس زن اَسہِ تہزیٖب تہٕ تَمَدُن ہٮ۪چھناوان چھِ گیمن سۭتۍ سُہ چھُ اَسہِ منٛز یِوان تِکیازِ ییٚمہِ ساتہٕ أسۍ أکِس بیٚیس سۭتۍ وۄتھان بیہوان چھِ أسۍ چھِ واریاہ زیادٕ ہٮ۪چھان تمہِ کہِ وجہہ سۭتۍ چھِ اِنسان اِنسانس گیمہٕ گنٛدنہِ أکِس بیٚیس سۭتۍ سَمکھٕ نُک ساروی کھۄتہٕ بوڑ موقعہٕ فراہم کران تیہوارن یا بدل کُنہِ ایریاہس منٛزچھُ سَمکھنہٕ سۭتۍ چُھ نہٕ لُکن سۭتۍ مُلاقات کرنَس موقعہٕ مِلان کِہیٖنۍ تہِ مَگر ییٚمہِ ساتہٕ اکھ اِنسان أکِس گیمہِ اَنٛدر آسہِ تَمہِ کہِ وجہہ سۭتۍ چھُ سُہ أکِس بیٚیس سۭتۍ مُلاقات کرنُک حق دار سَپدان تہٕ بیٚیہِ چھُ تٔمس مُلاقات کَرنُک موقعہٕ مِلان کیازِ کہِ ٹیٖمَس انٛدر چھِ کاہ پِلیر آسان کہن پِلیرَن ہُنٛد مشورٕ چھُ ٹیٖمَس ضروٗری آسان ییٚلہِ أکِس اکھ سۭتۍ مشورٕ کَرو أکِس اکھ نِش ہٮ۪چھو وۄتُھن بِہُن ہٮ۪چُھن تہٕ سُہ چھُ گیمَن ہُنٛد ساروی کھۄتہٕ بوڑ فٲیدٕ اوے چھ سۄ چھااوے چھ گیمن ہُنٛد واریاہ زیادٕ اہمِیت مطلب گامن اَنٛدر تِکیازِ گامَن منٛز چھُ تہزیٖب و تَمدُن واریاہ کَم آسان ییٚمہِ کہِ وجہہ سۭتۍ گیمو سۭتۍ تہزیٖب و تمدُن گامَن اَنٛدر یِوان چھُ تہٕ اِنسان چھُ تہزیٖب تہٕ تَمدُن ہٮ۪چھان